اٮ۪کچُؤلی چھُ مےٚ خانٛدَر تہٕ مےٚ ؤنۍ تو تُہۍ کیٛاہ کیٛاہ سٔروِس چھِو دِوان مےٚ چھُ واریاہ سٔروِس کَرناوٕنۍ مےٚ چھُ کَرناوُن برٛایڈَل پٮ۪کیج مےٚ چھُناہ اَصلی خانٛدَر مےٚ چھُ فیشَل ویشَل تہِ کَرناوُن بیٚیہِ چھُ مےٚ کَرناوُن ہِیَر کَٹ چھُ مَس وَس چھُم ژَٹناوُن بیٚیہِ ٲسٕم ڈاے واے تہِ کَرُن مےٚ ؤنۍتو اَتھ ہِیَر کَٹَس کوٗتاہ لَگہِ بیٚیہِ ؤنۍتو مےٚ بیٚیہِ چھُ سُموٗدِنٛگ مَس وَس چھُ سِٹریٹ وِٹریٹ کَرناوُن تہٕ تَتھ کوٗتاہ پۅنٛسہٕ لَگہِ تہٕ بیٚیہِ کوٗتاہ ٹایِم لَگہِ مےٚ چھُناہ تَمی حِساب نیرُن مےٚ گژھِ سَستَے پَہَم فیشَل آسُن زیادٕ تہِ نہٕ کیٚنٛہہ یِہَے ساس زٕ ساس تام تُہۍ ؤنۍتو مےٚ بہٕ کَمہِ دۄہ ہٮ۪کہٕ یِتھ کیٛازکہِ مےٚ چھُنہٕ تیٛوٗتاہ ٹایِم تہِ کِہیٖنٛۍ نہٕ خانٛدرَس مےٚ چھُ وۅنۍ کَمٕے ٹایِم مےٚ ؤنِو تُہۍ کٔژ دۄہ کٔژ دۄہ لَگَن تہٕ مےٚ گژھَن سٲری چیٖز دۄن ترٛٮ۪ن دۄہَن منٛز گژھٕنۍ اَکھتُے ٲسۍ مےٚ باقٕے چیٖز مٲنٛز وٲنٛز تہِ لاگناوٕنۍ تُہۍ چھُو لاگان اَتہِ مٲنٛز وٲنٛز تہِ تیٚلہِ یِمہٕ ہا بہٕ اوٗرۍ نَتہٕ اَگر تُہی ہیٚکِہون کانٛہہ انٕنٲوِتھ تہٕ تیٚلی ییٚتہِ گَرَے سُہ روزِ ہا زیٛادٕ جان تُہۍ چھُو یِم چیٖز گَرِ تہِ کَران کِنہٕ مےٚ چھُ اوٗرۍ یُن ضروٗری اَدٕ ٹھیٖک چھُ تیٚلہِ کیٚنٛہہ چھُنہٕ پَرواے مےٚ اوس ؤنۍتو راتہٕ پٮ۪ٹھ دررِی تہٕ باقٕے چیٖز یِمہٕ بہٕ تیٚلہِ اوٗرۍ کَرنہِ مےٚ ؤنۍتو تُہۍ کَمہِ دۄہ یِمہٕ بہٕ تیٚلہِ بیٚیہِ ؤنۍتو مےٚ اَکھ چیٖز تہٕ ٹوٹلَس منٛز کوٗتاہ پۅنٛسہٕ لَگہِ مےٚ پَتہٕ چلو ٹھیٖک چھُ بِہِو تیٚلہِ خۄدایَس حوال